کوسچھَن چھُ مےٚ آمُت کہِ ژےٚ کُس چھُے پَنُن ژےٚ کُس چھُے فیورِٹ مَطلَب سیٖزَن تہٕ بیٚیہِ کیازِ چھی تکیاز کٔشیٖر مَنٛز چھُ عام طور ژور موسَم آسان یتھ وَنان چھِ أسۍ سونٛت بَہار ہَرُد تہٕ وَندٕ یُس مےٚ چھُ پسَنٛد مےٚ چھُ ساروِیو مَنٛز پَسَنٛد زیادٕ سونٛت سونت چھُ مےٚ امہِ موٗجُب پَسَنٛد کہِ ییٚلہِ سونت چھُ یِوان اِنسانَس چھ کیازِ اوٚتانۍ چھُ آسان وَندٕ شیٖن چھ آسان زیادٕ چھنہٕ ہیٚکان انسان نیٚبر نیٖرِتھ کِہیٖنۍ اِنسان چھُ آسان گوٚمُت أندرٕے بَنٛد اِنسان چھُنہٕ ہیٚکان زیادٕ مَطلَب پٔکِتھ اورٕ یورٕ تہِ کِہیٖنۍ گَرِ نیٚبر تہِ نیٖرِتھ کِہیٖنۍ تکیازِ شیٖن چھُ آسان ہورٕ چھُ آسان تۭر تہِ واریاہ پَتہٕ یِتھُے بَہار چھُ یِوان اِنسانَس چھُ سُہ اکھ دِل گژھان خۄش بہار آو وۄنۍ ہیٚکو نیٚبر نیٖرِتھ وۄنۍ ہیٚکو ہوکُن گٔژھِتھ وَ ہیٚکو یوکُن گٔژھِتھ بیٚیہِ چھُ اکھ چیٖز مےٚ امہِ موٗجوٗب مےٚ یُس سونت چھُ مےٚ پَسَنٛد کیاز اتھ مَنٛز چھِ گژھان مطلب واریاہ چیٖز مَطلب شروٗع گژھان مَطلَب اَکہِ ؤریُک زٔمیٖندٲری چھِ گژھان شروٗع مَطلَب کُلیٚن کُجن چھ فُلاے یِوان ہریالی چھِ یِوان سرسبز چھ پرٛٮ۪تھ اَندٕ آسان دُنیٚہٕکۍ چیٖز چھِ ایٚگرِکَلچر یِم ایٚکٹِوٹیٖز چھِ آسان تم چھِ گژھان شروٗع اِنسان چھ نیران باغَس کُن مَطلَب یِم اَسہِ چھِ آسان ژوٗنٛٹھۍ باغ تِمَن چھِ أسۍ کَران دَوا پٲشی اَسہِ چھِ آسان کُجہِ تِمَن گُڑٲے کَرٕنۍ کھاد تراوٕنۍ یا باقٕے چیٖز اَسہِ چھِ سبزی وۄبداوان تمہِ خٲطرٕ چھِ أسۍ زٔمیٖن ژوٗران باقٕے چیٖز کَران پَتہٕ سبزی اُگاوان یا باقٕے چیٖز چھِ زِندگی مَنٛز یِم آسان ڈے ٹُو ڈے لایفہِ مَنٛز امہِ موٗجوٗب تہِ چھُ مےٚ یہِ سونت لَگان واریاہ پَسَنٛد کہ اِنسان چھ ہیٚکان اتھ مَنٛز پھیٖرِتھ تھوٗرِتھ کیاز تۭر تہِ چھِ آسان گٔمٕژ کم اِنسان چھُ ہیٚکان ہوکُن یوکُن آرام سان نیٖرِتھ چَکَر تہِ ہیٚکان کٔرِتھ اگر کُنہِ جایہِ پلان آسن چَکَر کوٚرمُت ہیٚکان چھ چَکرَس تہِ گژھِتھ بیٚیہِ چھِ اتھ سیٖزنَس مَنٛز چھ گژھان عام طور ایٚکٹِوِٹیٖز چھِ گژھان یَلہٕ سکوٗل چھِ آسان اوٚتام روٗدمٕتۍ بند شُرۍ چھِ نیران سکوٗل اکھ چہل پہل چھِ روزان گَرو مٔنٛزۍ تہِ مارکیٚٹو مٔنٛزۍ تہِ سکوٗلو مٔنٛزۍ تہِ بَچَن مَنٛز تہِ چھِ خوشی آسان یِم تعلیٖم اِدارٕ سٲنٛۍ چھِ روزان وَندَس بَنٛد یِمن چھِ روزان وِنٹَر وَکیشَن امہ پَتہٕ چھِ گژھان یِم یَلہٕ تہٕ سُہ اُم چھِ سونتسٕے مَنٛز گژھان یَلہٕ مارچہِ سیٖزنَس مَنٛز سونت سیٖزَن چھُ آسان یہِ چھُ آسان مارٕچ ٹُو اپریل چھُ یِوان یِم سونت سیٖزَن یِمَن دۄن ریٚتَن آسان تہٕ اتھ مَنٛز چھِ ہریالی آسان سرسبز آسان پرٛٮ۪تھ اَندٕ امہِ موٗجوٗب تہِ چھِ یہِ پَسَنٛد آسان تَوَے چھ مےٚ یہِ سیٖزَن واریاہ پَسَنٛد کیاز اوٚتانۍ چھِ یِم یِم بیٚیہِ یِم کُلۍ کٔٹۍ چھِ آسان یہِ یِمن پیٚٹھ چھِ گژھان یہِ نوٚو پَن کھَسُن شُروٗع اوٚتانۍ چھِ آسان یِم کُلۍ کُج چھِ آسان یِم چھِ آسان وَندَس مَطلَب یِمَن پیٚٹھ چھُ نہٕ آسان سُہ پَن تہِ کِہیٖنۍ یِم چھِ آسان اوٚتانۍ دِوَتھ باسان پَتہٕ یِتھُے سونت چھُ یِوان امے پیٚٹھ چھ گژھان فُلاے شُروٗع یہ چھ واریاہ اکھ خوٗبصوٗرتی دِوان کُلیٚن کُجَن چھُ پَن کھَسان اگر پوش آسَن پارکو مٔنٛزۍ مطلب تِمَن پیٚٹھ چھِ ہیٚوان پوش پھُلاے کھَسٕنۍ یاں اَسہِ چھِ آسان أنٛدۍ پٔکۍ باقٕے کُلۍ ڈُنۍ کُلۍ چھِ آسان یِر چھِ آسان فریٚس چھِ آسان یِمن پیٚٹھ چھِ گژھان پن کھَسُن شروٗع مَطلَب سُہ سرسبز چھُ پرٛٮ۪تھ اَنٛدٕ یِوان مگر اِنسانَس چھُ باسان کہِ سُہ زَن گٔے سُہ نوٚو زِندگی شروٗع اوٚتانۍ زَنہٕ ٲسۍ أسۍ مَطلَب پیٚرَلایِز گٔمٕتۍ وَندَس مَنٛز یِتھُے پَتہٕ بَہار چھُ یِوان اَسہِ چھ باسان سٲنٛۍ نٔو زِندگی گٔیہِ شروٗع أسۍ چھِ أکِس اکھ نوٚو زِندگی کَرو أسۍ آز پیٚٹھ بَسَر اَلگٕے خوشی چھِ یِوان مٲنٛۍ ہوٚکیاہ تۭر تہِ مۄکلے وٕچھِ پَتہٕ چھِ یِوان یہِ خوشی تہِ کہِ آز پیٚٹھ گوٚو گرم شروٗع وَ چھُ بٕتھِ بَہار وَ چھِ بٕتھِ اصل موسَم وَ چھَنہٕ تۭر کِہیٖنۍ وَہیٚکو پھیٖرِتھ تھوٗرِتھ وَ ہیٚکو باقٕے چیٖز تَوے چھُ لَگان مےٚ سونت موسَم واریاہ اصل یِمو ژورو ترٛیٚیو موسمو کھۄتہٕ سونت موسَم لَگان مےٚ واریاہ اصل